دوٚیُم ڈیٹ یہِ چھُ اینوارَمینٛٹ ڈے یہِ کَر آو مَناونہٕ یہِ ہَسا آو مَناونہٕ پانٛژھ جوٗن پرٛٮ۪تھ ؤرۍ یہِ آو یہِ مَناونہٕ دُیاہَس منٛز اَسہِ پَزٮ۪ن پَنُن اوٚنٛد پوٚکھ صاف تھَوُن زیادٕ کھۄتہٕ زیادٕ پَزٮ۪ن کُلۍ رُوٕنۍ تِکیٛازِ اَمہِ سۭتۍ کیٛاہ چھِ گژھان کُلۍ رُونہٕ سۭتۍ گژھِ یہِ کٲم کہِ یُس ہوا چھُ سُہ یی صاف ترٛیم ہَسا چھُ ترٛیم چھِ یہِ چیٖز کہِ مےٚ کوٚر پَنُن یہِ ٹُویلتھٕ کوٚر مےٚ پاس زٕ ساس شُرہَس منٛز بہٕ ٲسٕس واریاہ زیادٕ خۄش اَتھ منٛز مےٚ آے واریاہ رِشتہٕ دار مُبارکَس مےٚ مِلے واریاہ زیادٕ گِفٹہٕ اَسہِ مَنوو واریاہ جَشٕن مےٚ بٲگرٲو مِٹھٲے دۄن ژۄرَن ساسَن پَتہٕ گوٚو ژوٗرِم ڈیٹ نَ کُنوُہ شیٚتھ سَتہٕ تٲجی اَتھ منٛز کیٛاہ آو کَرنہٕ اَتھ منٛز گوٚو ہِندوستان آزاد یُس یہِ ہِندوستان اوس یہِ اوس واریاہ زیادٕ ظُلمَس تَل یُس اَمیُک حُکُمران اوس تِمَن دۄہَن سُہ اوس واریاہ زیادٕ جَبٕر کَران یِمَن کٲشرٮ۪ن یا ہِنٛدوستانَس پٮ۪ٹھ پَتہٕ آو گاندھی جی تٔمۍ کٔرۍ أسۍ اَمہِ ظلمہٕ نِش آزاد وۄنۍ چھُ پونٛژِم ڈیٹ پونٛژِم ڈیٹ کیٛاہ چھُ یہِ چھِ پانٛژھ سپتمبر اَتھ منٛز کیٛاہ گوٚو اَتھ منٛز چھِ یِوان اُستادَن ہُنٛد دۄہ مَناونہٕ یِم اُستاد یِم ہَسا چھِ آسان یِم چھِ اَسہِ مٲلِس بَرابَر اَسہِ پَزِ اُستادَن ہٕنٛز قدر کَرٕنۍ اَسہِ پَزِ تِہُنٛد مانُن اَسہِ پَزِ تِمَن سۭتۍ اَصٕل پٲٹھۍ سلوٗک وَرتاوُن